ہیٚلو السلامُ علیکُم تُہۍ چھُو حظ عُمر صٲب تُہٕنٛد بچہٕ چھُ یہِ عادل احمد حظ چھِ یہِ گوٚو بیٚمار تھوڑا تہٕ اگر تُہۍ سکوٗل یِیو تہٕ یہِ کٔرۍتٕہوٗن پِک تہٕ تُہۍ نِہوٗن یہِ ڈاکٹرس کیٛاہ حظ چھُو ونان آ یہِ حظ چھِ تھوڑا زیادٕے پہم اَسہِ کراے أمِس یہِ تھوڑا پَنٕنہِ جایہِ تہٕ مگر

اَسہِ حظ کراے کٲم پَنٕنۍ أمِس دِژیاے اَسہِ فیسلٹی دِژاے اَسہِ أمِس مگر اَسہِ چھِ گژھان کٲم اَسہِ چھِنہٕ ییٚتہِ کیٛاہ چھِ ونان یہِ زیادٕے پہم چھِ تہٕ تیٛوٗتاہ چھُنہٕ اَسہِ ایٚویلِبُل یِیٚتہِ کِہِیٖنٛۍ ایٚکچولی چھُو اَسہِ یہِ اَسہِ دوٚپ اَسہِ چھِ یہِ چھُٹی ہُنٛد تیار یورٕ تہٕ اَسہِ دوٚپ اَسہِ دپیٛاو یِم بچہٕ چھِ تِم چھِ گاڑیَن منٛز ترٛاوٕنۍ تہٕ گٲڑۍ چھِنہٕ اَسہِ ایٚویلیبُل کِہیٖنٛۍ اَسہِ دوٚپ تُہۍ کٔرِو کٲم اگر تُہۍ پَنٕنیٚن سُہ چھُنہٕ تتھ حالتَس منٛز وُنکیٚس کیٚنٛہہ تہٕ تھوڑا چھُ واریاہ بیٚمار تہٕ أسۍ ہیٚکِو نہٕ کَتھ کٔرِتھ تٔمِس سۭتۍ آ بیٚسِک کوٚر اَسہِ تٔمِس یہِ تھوڑا تھوڑا تہٕ مگر تٔمۍ ہٲو نہٕ اِمپرومینٛٹ کِہیٖنٛۍ اَسہِ دوٚپ بہتر اگر تُہی کٔرِو یور یُن یی ہیٖو تہٕ کٔرۍہوٗن یہِ نِی ہوٗن یہِ اصلی جایہِ پَنٕنہِ حسابہٕ یا اگر تۄہہِ گرِ آسوٕ کانٛہہ بدل کانٛہہ نیٚچوٗ ویٚچوٗ آسوٕ تہٕ سُہ ہیٚکہِ ہوٗن تُہۍ سوٗزِتھ تُہۍ کٔرِو کوٗشِش پَننہِ حسابہٕ أسۍ کرَو کوٗشِش اگر مےٚ باسیٛاو تہٕ بہٕ کرو تۄہہِ بیٚیہِ فون تہٕ آ یہِ مگر بہٕ اوسُس دپان بہتر گَیاو اگر تُہۍ یی ہوٗ تُہۍ کٔرۍہوٗن پِک صحی وُچھُو تۄہہِ وٕ وۅنۍ حظ چھُو تۄہہِ پانَس تام مگر مےٚ کٔرۍزیٚو تُہۍ جلدٕے کَنفارٕم کیٛازِکہِ أمِس چھِنہٕ تھوڑا اسہِ گٔژھِ سکوٗل تہِ گَژھِۍ اَسہِ جلدٕے آف تہٕ وۅنۍ ترٛاوہَن بہٕ یہِ ترٛاوہَن بہٕ یہِ گرٕے مگر بہتر سُہ گَژھِ نہٕ کیٚنٛہہ اگر تُہۍ نی ہوٗن یہِ کُنہِ اصلَس ہاسپِٹلَس نہٕ سُہ چھُو ٹھیک تُہنٛد وَنُن حظ چھُ ٹھیٖک بہٕ اوسُس دپان یہَے وۅنۍ اگر تُہۍ جلدٕے کٔرِۍہوٗ تہٕ یہِ گَژِھ ہا أمِس یہِ تھوڑا جلدٕے زیادٕے پہم پیٖن تَوے چلو ٹھیٖک حظ ٹھیٖک حظ